اَسلامُ علیکُم آ بہٕ وَنہٕ تۄہہِ اَزٕ کہِ یُتھُے بہٕ نٮ۪بر چھُس گژھان تہٕ بہٕ کیٛاہ چھُس تِمَن کُلٮ۪ن سۭتۍ کَران تہٕ بیٚیہِ کُس چھُ تِمَن پوٚتُس دیکھ بال کَران اگر مےٚ کُنہِ ساتَن نٮ۪بر چھُ آسان گژھُن آ مےٚ چھُ اَکثر پٮ۪وان نٮ۪بر حظ گژھُن تہٕ بہٕ چھُس فرٛیٖکونٹلی گژھان نٮ۪بر رٮ۪تس منٛز اکہِ لَٹہِ دۄیہِ لَٹہِ ترٛیہِ لَٹہِ ہفتَس پٮ۪ٹھ پانٛژَن دۄہَن پٮ۪ٹھ ترٛٮ۪ن دۄہَن پٮ۪ٹھ تہٕ مےٚ چھُ واریاہ زیادٕ شوق مےٚ چھُ واریاہ زیادٕ چھِ مےٚ خۄش کَران یِم کُلۍ تھاوُن گَرَس منٛز تہٕ تَمہِ کہِ وَجہ سۭتۍ چھِ مےٚ واریاہ کُلۍ أنۍ مٕتۍ گَرَس منٛز تِم چھِ اَسہِ تہٕ بہٕ چھُس واریاہ زیادٕ دیکھ بال کَران تِمَن ہٕنٛز بہٕ چھُس تِمَن آب واتناوان کَٹِنٛگ کَران میٚژ وُچھان بَرابر ڈیٚلی کَران چیک نظر گُزر دِوان تاکہِ بہٕ چھُس دَپان یِم گژھن روزُن صحت منٛد تہٕ مے چھُ واریاہ زیاد لگاو یِمن کُلٮ۪ن سۭتتۍ تہٕ وۅنۍ یُتھُے بہٕ نٮ۪بر چھُ گژھان کُن یا کُنہِ ساتَن چھُ آسان کیٚنٛہہ کٲم آ کہِ بہٕ چھُس نہٕ بہٕ چھُس آسان گَرٕ گَرٕ نٮ۪بَر راتَس دۄن راتَن ترٛٮ۪ن راتَن تہٕ تَمہِ ساتَن چھِ میٛٲنۍ فیملی تَمیُک دیکھ بال کَران کیٛازِکہِ تِمن چھُ آلریٚڈی پَتہٕ کہِ تِمن مےٚ کوٗتاہ زوٗ چھُ یِمَن منٛز یِمَن کُلٮ۪ن منٛز تَمہِ کہِ وجہ سۭتۍ چھِ تِم کَران کوٗشِش کہِ تِم روزَن ہمیشہٕ مطلب یِمَن ہٕنٛدۍ دیکھ بال کَران کیٛازِِکہِ اگر تِم یَژھان چھِ کہِ تِہُنٛد نیٚچوٗ روزِ خۄش تہٕ تَمہِ تَمہِ کہِ غرضہٕ تَمہِ غرضہٕ چھِ تِم کَران کٲم تِم چھِ پانَے پوٚتُس سُہ چیٖز ہٮ۪نٛڈٕل کَران تہٕ یُتھُے بہٕ یُتھُے بہٕ آ یُتھُے بہٕ یژھان چھُس ییٚتہِ چھُ مےٚ نیرُن بہٕ چھُس آسان نٮ۪بَر گۄڈٕ چھُس بہٕ یِمَن کُلٮ۪ن سۭتۍ آ واریاہ زیادٕ ٹایِم دِوان بہٕ چھُس وُچھان تَمام چیٖز آ یِمَن چھا برابر کِنہٕ نہَ آ اگر بہٕ نیرٕ یِمن ما گژھِ کانٛہہ پرٛابلِم تہٕ بہٕ چھُس پوٚتُس آ گَرِکٮ۪ن تہِ یہِ معلوٗمات دِوان کہِ کٔمِس کُلِس کیٛاہ کِتھٕ پٲٹھۍ چھُ واتُن کیٛاہ چھُ کَرُن آ چوٗنٛکہِ تِمَن چھِ پے آلریٛڈی کہِ تِمَن کُلٮ۪ن سۭتۍ کِتھٕ پٲٹھۍ چھُ ورتاوُن ورتاو کَرُن تہٕ مگر توتہِ چھُس بہٕ تِمن اِضافی طور پے بہٕ چھُ تِمن خبر واتناوان تہِ پوٚتُس یُتھُے بہٕ نیران چھُس پوٚت چھُ میٛٲنۍ فیملی یَتھ منٛز میٛون گَرٕ چھُ تَتھ منٛز چھِ میٛٲنۍ مول موج بوے بیٚنہِ تِم چھِ کَران کٲم پوٚتُس میٛانہِ پَتہٕ چھِ تِم تِمَن کُلٮ۪ن ہٕنٛز رٲچھ کَران یِہُنٛد تِمن پے چھِ کہِ یِم چھِ أمِس واریاہ زیادٕ پَسنٛد تہٕ بہٕ چھُس کَران بیٚیہِ چھُ مےٚ باسان کہِ بیٚیہِ چھُس بہٕ ہمیشہٕ یہِ کوٗش کَران کہِ بہٕ چھُس زیادٕ کھۄتہٕ زیادٕ آ کُلۍ آ گَرٕ اَنُن تِم وَوٕنۍ تِکیٛازِ کُلۍ آسُن چھُ اکھ آ نعمت اللہ تعالیٰ سٕنٛد طرفہٕ تہٕ آ یہِ چھُ أکِس آ اِنسان سٕنٛدِ خٲطرٕ واریاہ ضروٗرت یہِ چھُ اَکھ آ ضروٗرِیت اِنسان سٕنٛز زِنٛدگی منٛز تہٕ آ بہٕ چھُس اُمید کَران کہِ آ تۄہہِ آسہِ میٛٲنۍ کَتھ سَمٕج آمٕژ کہِ تہِ آ اُمیٖد چھ کہِ اِنشاء اللہ آ أسۍ تہِ کَرو کوٗشِش کہِ زیادٕ کھۄتہٕ زیادٕ یعنی کُلۍ وَونٕچ کوٗشِش کَرو أسۍ بٛرونٛٹھ کُنَتھ باقٕے وسلام تُہٕنٛز مہربٲنی کہِ تۄہہِ بوٗزیو میٛون یہِ کُلٮ۪ن پٮ۪ٹھ یہِ آ یِم زٕ ژور لفٕظ کیٚنٛہہ الفاظ کٔر مےٚ تۄہہِ برٛونٛٹھ کنہِ بیان آ تَتھ خٲطرٕ چھُس بہٕ واریاہ تُہُنٛد شُکُر گُزار حظ